وعلیکُم سَلام اَہَن حظ ہے کِہیٖنٛۍ نہَ حظ چھُ کھیٚیِو تُہۍ فِلحال پیٮرسٹٕمال بیٚیہِ دِیو باہ تہٕ تۄہہِ گَژھوٕ پانٕے فرق اَدٕ حظ اَدٕ حظ